ہیٚلو سلام علیکُم یہِ تُہُنٛد یہِ بَچہِ حظ چھُ گوٚمُت بٮ۪مار تُہۍ ہیٚکوا حظ یِتھ سکوٗل اَمِس حظ چھُ فیٖوَر تھوڑا بہت باسان مگر یہِ چھُ دَپان مےٚ چھَنہٕ ہیٚکَتھ کِہیٖنٛۍ تہِ نہٕ چلو ٹھیٖک چلو ٹھیٖک حظ چھُ تُہۍ ییٖزیٚو جلدی